سانہِ کٔشیٖر منٛز یُس مین کٲم کار چھُ یُس اوکوپیشن چھُ اَسۍ سُہ چھُ میکزِمم لوٗکھ چھِ ییٚتہِ ذمیٖدٲرے ییٚتہِ چھِ واریاہ کَم ییٚتہِ چھِ ییٚتہِ چھُ گورمینٹس جاب واریاہ کَم مِلان اسہِ ییٚتہِ چھِ واریاہ لوٗکھ پَنٕنۍ کٲم کار آسان کران یِمن ذمیٖن آسہِ تِم کَرن ذمیٖندٲری یِمن نہٕ آسہِ تِم کرن مزدوٗری کام کار آسان کران تہٕ واریاہ واریاہ زیادٕ کٔشیٖرِ منٛز یَتھ سانہِ کٔشیٖر منٛز چھِ واریاہ زیادٕ بیروزگٲری واریاہ عام یِوان لَبنہٕ واریاہ ایجُکیشن تہِ چھِ مِلان ایجُکیٹٔڈ برعکٔس چھُ نہٕ ییٚتہِ جوب ووب مِلان سَہل سَہل کِہیںۍ تہِ تَمہِ برعکس ہسا چھ آسان لڑکہٕ پنُن کیٚنٛہہ کار وار شُروع کران یُس پَتہٕ حظ کیٚنٛہہ جاب آسان چھُ یُس پَنُن اوکِپیشَن تٔمِس آسان چھُ یا ایجُوکیٹٔڈ آسان چھُ سُہ چھُ تَمہِ نِش تھوڑا پَتھٕے ہَٹان تہٕ تٔمِس چھُ نہٕ کانٛہہ اوپشن آسان تَمہِ بَغٲر کِہیںۍ نہٕ تَمہِ بدلہٕ ہسا چھُ کیٚنٛہہ یُس سِٹیپ تُلہِ یا تُلہِ بِزنس سٹیپ یا کرِ کانٛہہ کارٕ کٲم کارا کیازِ کہِ پَنُن عیال پَنٕنۍ فیملی ہیٚکہِ برونہہ کُن پَکناوِتھ